مےٚ چھُ اکھ میموریبٕل اِوینٛٹ لاسٹ فِفٹیٖن اَگست کوٚرمُت روٗدمُت تَمہِ ساتہٕ اوس اسہِ اکھ پروگرام مطلب فِفٹیٖن اَگستُک پروگرام اوس سارنی سکوٗلن تہِ تہٕ پَتہٕ اوٚس سٲنِس سکوٗلس تہٕ تَتہِ کوٚر اَسہِ واریاہ زیادٕ اینجاے تِکیازِ تَتہِ ٲسۍ سٲری سکوٗل پَنٕنہِ پَنٕنہِ آیہِ پارٹِسِپیٹ کران پَنٕنہِ پَنٕنہِ آیہِ پنن پروگرام دِوان تَمہِ سۭتۍ کوٚر اَسہِ واریاہ زیادٕ اینجاے سُہ روٗد میانہِ خٲطرٕ اکھ میموریبٕل اِوینٛٹ تِکیازِ تَتہِ کوٚر سانیو بَچو تہِ واریاہ زیادٕ اینجاے سانیو بَچو کوٚر پَنٕنہِ آیہِ واریاہ زیادٕ پَنُن پَنُن بیسٹ دیُت تِمو تِم ٲسۍ ڈانٕس پرۄگرام اوٚس تِمن تِمو دیُت پَنُن بیسٹ تَتٮ۪ن تٔمۍ سۭتۍ روٗد سُہ واریاہ زیادٕ میموریبٕل سانہِ خٲطرٕ تہٕ یہِ اِوینٛٹ یہِ فنٛگشن یہِ روٗد میانہِ لایفہِ ہُنٛد اکھ میموریبٕل اِوینٛٹ